اکہِ لٹہِ ہَسا اوسُس بہٕ اتھٕے پیٹھ ٲسۍ اسہِ ژوٗنٹھۍ وٲلمٕتۍ اسہِ ہَسا ٲسۍ تِم تِمن بَرٲے کرٕنۍ پیکنگ کرٕنۍ تہٕ پَتہٕ ہَسا اوس مےٚ یار اکھ تٔمس چھُ ناو شاہد سُہ اوٚن مےٚ برٲے کرنہِ مگر تٔمس نسا اوس تَگان کینہہ تٔمس سۭتۍ کٲم کرٕنۍ باسے مےٚ واریاہ ڈِفکلٹ تِکیازِ تٔمس أسۍ نہٕ برٲے تَگان تَمہِ آیہِ کینٛہہ تہٕ سُہ ہَسا آو اورٕ سُہ ہَسا تھوو مےٚ راڑِ لٲگِتھ سُہ ہَسا چھُ آسان راڑ چھِ آسان نِکۍ ژوٗنٹھۍ تِم چھِ آسان پانٛژھ تَہہ بَرٕنۍ سُہ ہسا تھوٚو مےٚ تتھ لٲگِتھ مگر تٔمس نسا اوس تیوٗت تَگان کینہہ مےٚ ہَسا باسیو مطلب یہِ چھُ غلطٕے بَران تہٕ مےٚ دوٚپ گۄڈٕ ہیٚچھناوَن بہٕ یہِ مےٚ ہَسا لوگ سُہ راڑِ ہیٚچھنو مےٚ سُہ کِتھ پٲٹھۍ چھِ یِم بَرٕنۍ تہٕ پَتہٕ ہَسا ییٚلہِ تٔمۍ ہیٚچھۍ راڑ بَرٕنۍ سُہ ہَسا ترٛوو مےٚ ژور تَہس ژور تَہہ ہَسا چھُ آسان وِیوٚٹھ ژوٗنٹھ تتھ چھِ ژور تَہہ پیوٚان لاگٕنۍ

تتھ منٛز ہَسا چھِ آسان پانٛژھ تَہہ برٕنۍ تہٕ بیٚیہِ چھِ آسان تتھ یُس تتھ پیٹھ لِیر چھُ آسان تتھ چھُ آسان تھوڑا ہیریر ذٔریعہِ ترٛاوُن شوٗ باونہٕ خٲطرٕ بیٚیہِ چھُ آسان ٹکٹہٕ مرنہِ تہِ ہیٚچھنو مےٚ سُہ سُہ تہِ تہٕ پَتہٕ ہَسا کٔر اسہِ کٲم پَتہٕ ہَسا ژھٕنۍ اسہِ بٔرِتھ تٔمۍ ہَسا برِ پَتہٕ شیٹھ پیٹہِ دۄہس وۄنۍ ہَسا چھُ آز زبردَس بران مگر تَمہِ ساتہٕ باسیو مےٚ یہِ چھُ واریاہ سَکھ أمس سۭتۍ ژوٗنٹھۍ برٕنۍ تِکیازِ یہِ اکھ نَفر یُس ییٚمہِ نہٕ ہیٚچھمتُے آسہِ کینہہ سُہ ہیٚچھناوُن بیٚیہِ چھِ برٲے تھوڑا واریاہ سَکھ برٕنۍ تکیازِ اتھ چھُ پیٚوان سایزُک ژوٗنٹھ برابر تُلُن اگرے ژےٚ کانہہ سایز ہورٕ تُلُتھ سُے سایز چھُ پیٚوان یورٕ تہِ تُلُن سایز گژھِ آسُن برابر ہاں تَمی موٗجوٗب چھُ کیاہ چھِ یتھ وَنان پیوٚ سُہ گوٚو مےٚ سُہ واریاہ سَکھ سَمجاوُن تَمہِ سۭتۍ باسیو مےٚ سَکھ کٲم کرٕنۍ تٔمۍ ٲس نہٕ ہیٚچھمٕژ کینہہ تٔمس اوس تھوڑا تگان مگر تیٚلہِ تہِ باسیو مےٚ أمِس چھُنہٕ سَکھ یہِ ہیٚچھناوُن کینہہ تہِ ہیٚچھنو مےٚ سُہ کِتھ کٲٹھۍ چھِ برٕنۍ کیاہ چھُ کرُن